بانڈی پوراہس منٛز چھِ واریاہ پرابلِم تہِ مطلب مُشکِلات تہِ فیس مطلب بُتھۍ پیٚوان مُشکِلاتن تہِ پیٚوان پَنُن بُتھ دیُن یِم ییٚتۍ نٔے نٔے نوجوان چھِ یِمَن چھُ پیٚوان واریاہن چیٖزن منٛز حصہٕ نیُن واریاہ یوٗتھ ڈیولوپمیٚنٹ چھُ سِکِل بِلڈنگ بِلڈنگن منٛز چھِ یِم یِوان بَناوناوان بِلڈنگ بَناوناوان انجینیر آسان کانہہ مَگر یِمَن چھُ نہٕ تیُتھ ساتھ مِلان ییٚتہِ کیٚنٛہہ کانٛہہ چھُ یَژھان سَپوٹٕس گِندنہٕ کِس مٲدانَس منٛز برۄنہہ کُن پَکُن مَگر تَتھ چھُ نہٕ تیُتھ سَمان میلان ییٚتہِ کہِ ییٚمہِ سۭتۍ سُہ پَنُن یُس تہِ تٔمِس یہِ سِکِل چھُ پَنٕنۍ کٲم کرنٕچ یہِ طاقت چھِ سُہ چھِ نہٕ ہیٚکان سُہ بروہہہ کُن پَکنٲوِتھ کیٚنٛہہ تٔمِس چھِ نہٕ تِم چیٖز مِلان تِم سَمان مِلان کہِ ییٚمہِ سۭتۍ سُہ پَنُن گندُن زیادٕ اَصٕل بَنایہِ پَنُن وۄتُھن بِہُن کَرِ یہِ اَصٕل ییٚتہِ چھِ لون دِوان نوجوانن تٔمۍ لون چھِ کَڈان تٔمۍ مَگر تِمن منٛز تہِ چھِ تِمن واریاہ مُشکِلات پیٚوان بُتھ دیُن کہِ أسۍ کِتھ پٲٹھۍ کَڑو لون کیاہ کَرنہِ کَڑو پَتہٕ چھِ اَڈین چھِ دِوان سُہ لون تہٕ اَڈین چھُ نہٕ میلان کِہینۍ اَتھ چھُ پیوان یِمَن واریاہ مُشکِلات بُتھ دیُن